فارمنگ منٛز ہسا چھُ اسہِ یِوان واریاہ کراپ یِم أسۍ کلٹِویٹ چھِ کران یِم أسۍ وۄپداوان چھِ تتھ ہسا چھِ أسۍ ونان فارمنٛگ اتھ فارمنٛگ منٛز ہسا چھ اسہِ مین یِوان رایِس چھُ یِوان تِلگۄگُل چھُ یِوان ویٖٹ چھُ یِوان باقٕے سبزی چھِ یِوان یِم اسہِ ضروریاتہِ زنٛدگی منٛز چھِ ضرورت پٮ۪وان بییٚہِ ہسا چھِ اتھ منٛز اسہِ سیٚکنٛڈ کراپ یُس مین چھِ أسۍ وۄپدوان سُہ ہسا چھُ یِوان ایٚپل یُس یہِ ایٚپل چھُ اتھ ہسا چھِ أسۍ ونان کیش کراپ اتھ ہسا چھ اسہِ پونٛسہٕ یِوان اور یِم پونٛسہٕ چھِ پتہٕ أسۍ باقی ین چیزن منٛز صرف کران مثلاً اسۍ چھِ ہیٚکان پنُن مکان بنٲیِتھ پکٕنۍ پنٕنۍ ضروٗرِیاتہِ زنٛدگی باقٕے یِم تہِ آی ایٹم چھِٕ ضرورت پٮ۪وان زنٛدگی منٛز تِم چھِ أسۍ ہیٚکان أنِتھ اور امہِ کِنۍ باسے مےٚ یہِ فارمنٛگ ہسا چھٕ واریاہ اصٕل تہٕ اتھ ہسا چھُ وُنۍکیس واریاہ تہِ ہای ہای پرافِٹ مِلان یُس ہسا فارمنٛگ کرِ